ہیلو اَچھا اَچھا آ اَچھا اَچھا اَچھا اَچھا سِکِپ اَچھا اَچھا آ ٹھیٖک چھُ بیٚیہِ کیاہ فٲہدٕ یہِ اَمہِ سۭتۍ أسۍ کوٗتاہ یہِ ہٮ۪کو یہِ کٔرِتھ یہِ اَچھا اَچھا اَسہِ ییٚتٮ۪ن فٲہدٕ مِلہِ أکۍسٕے چھُ پرٛٮ۪شَر آسان أکۍسٕے چھِ آسان اَچھا ذِمدٲری اَچھا

اَچھا اَچھا آچھا اَچھا اَچھا پا اَچھا آچھا اَچھا اَچھا

اَمہِ سۭتۍ ییٚلہِ اَسہِ اَمہِ سۭتۍ واریاہ فٲہدٕ یہِ آچھا ییٚلہِ اَسہِ اَمہِ سۭتۍ فٲہدٕ یی واریاہ تہٕ تیٚلہِ ہٮ۪کون أسۍ یہِ اَتھ منٛز ترٲوِتھ اَمہِ سۭتۍ یی اَسہِ تہِ فٲہدٕ واریاہ اَمہِ سۭتۍ تہِ ڈِپرٛٮ۪شن کَم گٔژھِتھ اَچھا آچھا تَمہِ سۭتۍ چھُ تیٚلہِ اَسہِ فٲہدٕ اَچھا اَچھا اَمہِ سۭتۍ ہٮ۪کہِ اَسہِ پرٛٮ۪شَر تہِ کَم گٔژھِتھ واریاہ لوڈ تہِ کَم ہٮ۪کہِ واریاہ گٔژھِتھ اور ہٮ۪کہِ بِزنِس تہِ واریاہ اٮ۪کٕسپینٛڈ گٔژھِتھ تیٚلہِ چھُ اَسہِ یہِ فٲہدٕ

آچھا تیٚلہِ گوٚو تیٚلہِ چھُ یہِ ٹھیٖک آ ٹھیٖک چھُ اَچھا اَچھا ٹھیٖک چھُ ٹھیٖک اَچھا ٹھیٖک چھُ اَوا اَوا ٹھیٖک اَچھا اَچھا